مےٚ چھُ مامتُر بوے رہلِک سلام یُس کھیلن منٛز واریاہ دِلچسپی اوس تھاوان سُہ چھُ اکھ پیشاور کرکٹ کھلٲڑۍ یُس ڈسٹرک لیولہِ پٮ۪ٹھ بین الاقوٲمی میچ گِنٛدان چھُ سُہ سُہ چھُ اکھ تیزبولر أمۍ سٕنٛز بولِنٛگ چھِ پوٗرٕ ہندوستانس منٛز مشہوٗر سُہ چھُ ممبٕے انڈینس سۭتۍ گِنٛدان تٔمۍ کوٚر پننس مٲلِس ماجہِ ہُنٛد ناو تہٕ بیٚیہِ پننہِ سماجُک پننہِ سکوٗلُک تہٕ پوٗرٕ ہندوستانُک ناو روشن أسۍ سٲری چھِ تٔمِس پٮ۪ٹھ فخٕرکران